مےٚ چھُ گۄڈٕ کورمُت آیوٗر شیمپوٗ یوٗز مےٚ باسیو سُہ واریاہ زیادٕ اَصٕل تِکیازِ تَمہِ سۭتۍ گوٚو مےٚ مَس تہِ واریاہ اَصٕل شاینی زیوٗٹھ مےٚ اوس گۄڈٕ مَس ژَلان واریاہ زیادٕ نیٖرِتھ تَمہِ سۭتۍ باسیو مےٚ واریاہ چینجٔز َستَس منٛز تہٕ مَس گوٚو مےٚ واریاہ زیوٗٹھ تبیٚیہِ چھُنہٕ مےٚ آز مَس ژَلان نیٖرِتھ یَتھ کُفَس تہِ گے مےٚ واریاہ زیادٕ فرق